یِم پانٛژھ دیٹ چھِ گۄڈٕنک ڈیٹ گوٚو میون جَنَم دِن نَو دہ کُنوُہ شیٚتھ تہٕ اَر شیٖتھ دیٚیِم ڈیٹ گوٚو یُس دوٚیِم ڈیٹ چھُ دویِم ڈیٹ چھُ یمہِ ساتہٕ بہٕ گۄڈٕنیٚتھ کامیٲبی منٛز ٹیٚنتھَس مَنٛز سُہ گوٚو نَو دہ زٕ ساس ژور ترٛیٚیِم ڈیٹ گوٚو یمہِ ساتہٕ مےٚ پانَس مَڈے ٲسۍ سُہ گوٚو نَو دہ نَو دہ کُنوُہ شیٚتھ زٕ ساس کُنوُہ ہس مَنٛز ژورِم ڈیت گوٚو سُہ یمہِ ساتہٕ بہٕ پَنُن کار کوٚر سٹینڈ پانے سُہ اوس ژور پانٛژھ زٕ ساس اَکوُہ تہٕ پونٛژِم ڈیٹ گوٚو سُہ یمہِ ساتہٕ مےٚ خانٛدَر اوس بیٚنہِ تہِ سُہ تہِ چھُ مےٚ ڈیٹ رودمِت یاد سُہ اوس شیٚے سَتھ زٕ ساس اَکوُہ